وعلیکم السلام ٹھیٖک چھُو حظ اہنہٕ اہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اَسہِ حظ اوس تِلہ لاگُن اننت ناگ تُہۍ چھُو حظ عفرت تِلا شاپ پٮ۪ٹھ

اَسہ حظ اوس پھٮ۪رنَن دۄن بیٚیہِ سوٗٹَس أکِس لاگُن تِلہٕ اوٚکٹوٗبرَس منٛز حظ گٔژھۍ یِم تیار گَژھٕنۍ نہ حظ اَتہِ اوس نہٕ اُکُن زیادٕ تَوَجوٗدٕے وۄنۍ پیوٚو یاد نہ نہ حظ وۄنۍ مہٕ بٔرِو تُہۍ ٹٮ۪نٛشَن اگر رۄپیہِ داہ علاوٕے لگن سُہ چھُنہٕ پرواے کینہہ وۄںۍ اَسہِ حظ چھُ گَرٕ کُن تہٕ کوٚت حظ چھُ گَژھُن أکِس پھٮ۪رنَس اَدٕ حظ ٹوٹل کوٗتاہ چھِ سُہ یِوان پنٛداہ ساسہ اَدٕ حظ تُلِو حظ کینہہ چھُنہٕ پرواے کینہہ کم گَژھِ سا تُلِو حظ تیٚلہِ اَن حظ صُبحَن تُلِو حظ تُلِو شُکریہ شُکریہ تُلِو حظ شُکریہ تُلِو بِہِو